السلامُ علیکُم ورحمت اللہِ وبرکاتہوٗ یُس زن یہِ لۄکُٹ شُر چھ آسان أمۍ سُنٛد گۄڈنیُک ؤری ییٚلہِ لۄکُٹ شُر گۄڈنٮ۪تھ زٮ۪وان چھُ ماجہِ شِکمہٕ منٛز چھُ نیران نیران چھُ ماجہِ ۂنٛدۍ شِکمہٕ منٛز وٕچھان چھ ڈاکٹر زٕ گأنٹہٕ کران چھ چٮ۪کپ وکپ اصل پأٹھۍ زاو تہٕ پتہٕ ژٔٹٕکھ تٔمِس سُہ نان وٕچھ گرِکٮ۪و ورِکٮ۪و سارِوٕے اصل پأٹھۍ کوٚرہَس سران وان آے گرِکۍ سأرۍ وٕچھ گرِکٮ۪و اَصل پأٹھۍ سُہ لۄکُٹ شُر دیُتُکھ ماجہِ اَتھہِ دِوان چھ موج پتہٕ تٔمِس لۄکٹِس شُرِس دۄد گژھان چھ کیٚنٛہہ کیٚنٛہہ ٹایم تہٕ پتہٕ چھ تٔمِس کاسن زَرٕ پتہٕ چھُ کیٚنٛہہ ٹایم گژھان آسان چھُ یِتھے کَنۍ تُلان چھ تٔمِس لۄکٹِس شُرِس یِوان چھ تٔمِس سأری پنٕنۍ گرِکۍ تُلان چھ تٔمِس سٲری وٕچھان چھ پتہٕ تٔمِس لۄکٹِس شُرِس سأری گرِکۍ پنٕنۍ لۄکٔٹۍ لۄکٔٹہِ لۄکٔٹۍ شُرۍ یِم آسان چھ گرس منٛز تِم تہِ چھ تُلان تٔمِس لۄکٹِس شُرِس لۄکٹِس شُرِس چھ یِوان بیٚیہِ مزٕ گِنٛدنس یہِ لۄکُٹ شُر چھ آسان یہِ چھ آسان لۄکچارس واریاہ لۄکُٹ واریاہ لۄکُٹ بیٚیہِ آسان واریاہ رُت چھ یہِ آسان پتہٕ ییٚلہِ کینٛژاہ ٹایم چھُ گژھان پانٛژھ شےٚ رٮ۪تھ چھ گژھان تہٕ پکان چھُ یہِ لۄکُٹ شُر کران چھُ یہِ وارٕ وارٕ وارٕ وارٕ کھۄکٕج کھۄکج چھ یہِ کران شیٚیہِ ریٚتۍ بعد تہٕ بیٚیہِ چھُ یہِ کنٹِنیوٗسلی آسان پننہِ ماجہِ دۄد چٮ۪وان ییٚمہِ سۭتۍ ییٚمِس ییٚمہِ سۭتۍ یہِ لۄکُٹ شُر بوٚڑ چھُ گژھان